أسۍ ییٚمہِ وِزِ تہِ سرانٛٹھ آسو وایان یا کُنہِ تِتھِس نٔدی نالَس منٛز آسو سرٛان کران کُنہِ دریاوَس منٛز آسو سرٛان کران اَسہِ پَزِ گۄڈٕ خاص خیال تھاوُن کانٛہہ لَہَر ما چھِ اَتھ آبَس یا کیٚنہہ ما چھِ اَسہِ پَزِ پَنٕنۍ گۄڈٕ سرٛانٹھ وٕچھٕنۍ اَسہِ چھا نہ چھا کانٛہہ رِسِک نہ تُلٕنۍ بیٚیہِ پَزِ اَسہِ ییٚمہِ وِزِ تہِ أسۍ سرٛان آسو کران کُنہِ دریاوَس منٛز یا کُنہِ بٔڑِس نٔدی نالَس منٛز تہٕ اَسہِ پَزِ پَنٕنۍ دوس نیُن سۭتۍ یُس اَسہِ سۭتۍ کانٛہہ پاٹنَر آسہِ پَنُن یُس اَسہِ ضوٚرَتھ ہٮ۪کہِ یِتھ کانٛہہ تِژھ پرٛابلِم چھِ گژھان یا کیٚنہہ چھِ گژھان ییٚمہِ سۭتۍ أسۍ ییٚمہِ وِزِ أسۍ دوس پَنُن بکار چھِ یِوان بیٚیہِ پَزِ اَسہِ یُتھٕے أسۍ وا یَتھ آبَس اَنٛدَر ؤ ؤتھۍ اَتھ تَل چھِ کَنہِ آسان یا سُہ کیٛاہ وَنان گاسہٕ آسان یا ہِل آسان یُس أسۍ ییٚمِس أسۍ آبہٕ تٔلۍ فسان فَسٲیِتھ ہٮ۪کہِ یا کانٛہہ تِم جانوَر آسان یم اَسہِ اوٗرۍ ہٮ۪کَن آبَس تَل وٲلِتھ اَسہِ پَزِ پَنُن خیال تھاوُن پَنُن مَزٕ تہِ تُلُن تہٕ پَنُن خیال تہِ پَزِ اَسہِ تھاوُن بیٚیہِ پَزِ اَسہِ تِمَن جایَن سرٛان کَرُن یِمَن جایَن نہٕ مطلب یِم ہاوُس بوٹ چھِ یا باقٕے یِم ناوٕ واوٕ چھِ یِم آسَن نہٕ چلان کِہیٖنۍ تِکیٛازِ ییٚلہِ یِم چلان چھِ آبَس منٛز یِم چھِ تیز رفتارَس منٛز چلان اَمہِ سۭتۍ چھِ واریاہ زیادٕ لہَرٕ وۄتھان ییٚمہِ سۭتۍ أسۍ فٔٹِتھ ہٮ۪کَو ییٚمہِ سۭتۍ یِم لہَرٕ یِم وۄتھان چھِ یہِ ہیٚکہِ اَسہِ فاٹوِتھ تہِ پنٛنہِ اوٚنٛد پوٚک وٕچھُن چھِ اَسہِ گۄڈٕنٮ۪تھٕے نٕے سرٛان وایان سرٛانٛٹھ آسو وایان یا سرٛان کَرو توٚتَن پَزِ اَسہِ دِنۍ أندۍ پٔتۍ نظر کُنہِ کِنۍ ما چھِ کیٚنہہ کُنِچ خطرات ما چھِ یا کیٚنہہ ما چھِ یا أسۍ کُنہِ جایہِ آسو بدل جایہِ آسو سرٛان کران دریاوَس منٛز آسو یا بیٚیہِ کُنہِ جایہِ آسو أچھ ما گژھَن اَمہِ آبہٕ سۭتۍ خراب یہِ ما چھِ اَسہِ بُرٕ اثرات واتٕناوان کیٚنہہ ما گژھِ اَمہِ سۭتۍ دانہٕ ما نٮ۪رَن اَمہِ آبہٕ سۭتۍ اَگر اَسہِ کانٛہہ یِژھ کَنٛڈِشَن باسہِ اَسہِ پَزِ تَمی وِزِ اَمہِ آبہٕ منٛز بوٚٹھ کھسُن گَرٕ واتُن تہٕ بدلہِ آبہٕ سرٛان کَرُن صاف آبہٕ تہٕ پَلَو بدلاوٕنۍ بیٚیہِ پَزِ اَسہِ

اَندَر چھِ آسان جانوَر تِمَن ہُنٛد تہِ چھِ اَسہِ خال یُس یِم اَتھ تَل یِم گاڈٕ واڈٕ چھِ آسان تِمَن ہُنٛد تہِ چھِ خاص خیال تھاوُن یا منٛزٕ چھِ پانَس تہِ خیال تھاوُن کانٛہہ تیُتھ جانوَر یُس ٹوٚف ہیٚکہِ دِتھ یا باقٕے چیٖز ژھوٚپ ہیٚکہِ کٔڑِتھ یا سۄرُپھ چھِ آسان اَتھ منٛز تِم سُہ ما ہیٚکہِ کیٚنہہ کٔرِتھ سٲنِس جانَس ما ہیٚکہِ نۄقصان واتنٲوِتھ اَسہِ پَزِ تمیُک تہِ خاص خیال تھاوُن آبَس منٛز زَنہٕ آسہِ تِتھۍ کانٛہہ جانوَر ییٚمہِ سۭتۍ أسۍ ییٚمہِ سۭتۍ ییٚمہِ سۭتۍ اَسہِ پٮ۪ٹھ بُرٕ بُرٕ اثرات پے تہٕ أسۍ ہٮ۪کَو مٔرِتھ تہِ یا اَتھ منٛز چھِ آسان تِم یہِ تیز آب آسان کُنہِ یَتھ منٛز وَسان واٹَر فُلو آسان تیز آب وَسان تہٕ أسۍ چھِنہٕ ہٮ۪کان سرٛان کٔرِتھ کِہیٖنۍ سُہ آب ہیٚکہِ اَسہِ پانسٕے سۭتۍ نِتھ تَتھ پَزِ تَتھ تہِ پَزِ اَسہِ خیال تھاوُن پَنُن پان تہِ چھِ بچاوُن مَزٕ تہِ چھِ تُلُن یَتھ آبَس سرٛان تہِ چھِ کَرُن یا بیٚیہِ چھِ أسۍ پَنٛنِس دوستَس یا کانٛہہ تیُتھ کانٛہہ نیُن سۭتۍ یُس اَسہِ سۭتۍ آسہِ آسان یُس أسۍ اگر أسۍ معموٗلی ہٮ۪کو یا پھٔٹِتھ یا کیٚنہہ گٔے سُہ آسہِ اَسہِ تَمہِ وِزِ سۭتۍ فَٹنُک کانٛہہ چانٕس چھِ آسان تہٕ سُہ ہیٚکہِ اَسہِ تَمہِ وِزِ بچٲیِتھ یُس اَسہِ واریاہ ضُروٗری چھِ تَمہِ وِزِ